اگر ڈِسٹرکٕچ کتھ کَرو أسۍ ڈسٹرک بَڈگوم چھُ یِوان ڈسٹرک اَنَنت ناگ چھُ یِوان ڈسٹرک شُپیین چھُ یِوان ڈسٹرک کۄلگام چھُ یِوان ڈسٹرک بانڈی پورہ چھُ یِوان